وعلیکُم السلام آ آ ٹھیٖک پٲٹھۍ تُہۍ کَم چھُو آچھا سوپور پٮ۪ٹھ چھُو حظ اۭں أسۍ چھِ کۄپوا أسۍ چھِ کۄپوارہ کۄپوارہ پٮ۪ٹھ اَچھا سٕکوٗٹی رٲومٕژ اَچھا یہِ سِکوٗٹی کَتہِ پٮ۪ٹھ کوٚتام روٗ تۄہہِ یہِ رٲوا تۄہہِ کۄپوارِ کِنہٕ سوپرٕ مطلب کۄپوٲرۍ سایڈٕ اگر وٕچھِو تُہۍ اَگر تۄہہِ سوپرَسٕے منٛز رٲومٕژ تیٚلہِ گوٚو سوپور پُلیٖس سِٹیشَن اَگر تۄہہِ کۄپوارِ چھو رٲومٕژ تیٚلہِ گوٚو کۄپواراہ پُلیٖس کۄپوارِ اَچھا سِکوٗٹی ہُنٛد نَمبَر اَچھا ڈی سی آفسَس نِشہٕ اَچھا تۄہہِ مَہ یہِ چھُوا سٕکوٗٹی ہُنٛد نَمبَر وَمبَر کَلَر کیٛاہ اوس سٕکوٗٹی وایِٹ کَلَر اَچھا نَمبَر چھُوا تۄہہِ پانَس نِش یاد

اَسہِ چھِنَہ آز چھِ گژھَن دۄیو طریٖقو کَمپٕلینٛٹ اَکھ گٔے آنلایِن بیٛاکھ گٔے آفلایِن تُہۍ کُس کَمپٕلینٛٹ چھُ یَژھان تُہۍ چھُوا آنلایِن یَژھان کِنہٕ آفلایِن اَچھا کانٛہہ پرواے چھَنہٕ یہِ ؤنۍتو تُہۍ مےٚ اَکھ چیٖز یِتھ پٲٹھۍ تۄہہِ یہِ مطلب سٕکوٗٹی رٲوٕو یِتھ پٲٹھۍ کیٛاہ ٹایِم اوس ٹایمُک کانٛہہ زٕ بَجیمژٕ اَچھا تُہۍ کٔژ ٲسِو تیٚلہِ تِژھ پھِر سٕکوٗٹی پٮ۪ٹھ تُہۍ تُہۍ کٔژۍ ٲسِو سٕکوٗٹی پٮ۪ٹھ تُہۍ ٲسۍوا پانہٕ اَچھا زٕ نَفَرٕ اَچھا لٮ۪ڈیٖز زٕ اَچھا ٹھیٖک گوٚو أسۍ کَرو یہِ کَمپٕلینٛٹ مگر ژٕ تُہۍ کٔرۍزیو اَکھ چیٖز اَکھ کھٲلۍزیو یہِ سٕکوٗٹی ہُنٛد نَمبَر وَمبَر سۭتۍ بیٚیہِ اَگر اِنٛجَن نَمبَر وِنٛجَن نَمبَر یہِ کھٲلۍزیو تُہۍ سورُے سۭتۍ کھٔسۍزیو تُہۍ پَگاہ کۄپوور آفِسَس منٛزٕ تہٕ اِنشاء اللہ یہِ گژھِ یہِ کٲم یِم گژھَن ڈٮ۪ن گژھِ تُہُنٛز اَدٕ کیٛاہ بِہِو ہَہ